سٲنِس گامَس منٛز چھِ اَصٕل چیٖز مطلب مسجِد شریٖف چھِ اَسہِ یُس مطلب سۄ چھِ مطلب سارنٕے خۄش گژھان مطلب کیٛازِکہِ مےٚ چھِ گژھان خۄش سۄ مطلب کیٛازِکہِ خۄدا صٲبٕنۍ عبادت چھِ یِوان تَتھ منٛز کَرنہٕ